آ سانہِ کٔشیٖر منٛز چھِ اَکھ أسۍ وَنو أسۍ اَکھ کانٛہہ تہِ اِنفارمیشَن ٹرٛانَسمِٹ کَرنہٕ خٲطرٕ أسۍ کٲشِر لنٛگویج اِستعمال کَران تہٕ سٲنِس ایٚجوٗکیشَن سِسٹَمَس منٛز تہِ چھِ کٲشِر لینٛگویج اَکھ أہم لنٛگویج تِکیٛازِ یۄس تہِ مَدَر ٹنٛگ چھِ آسان أکِس سٹوٗڈَنٛٹَس یُس تہِ سۄ لینٛگویج گَرِ چھِ ہیٚچھان یُس تہِ زَبان سُہ گَرِ ہیٚچھان چھِ سۄ چھِ کٲشِرے آسان نٔتیٖجَتَن ییٚمہِ ساتہٕ سُہ کُنہِ تہِ ایجوٗکیشَن اِنَسٹیٛوٗشنَس منٛز چھُ کَران پَنُن اِنٛدراج پَنُن دٲخلہٕ چھُ سُہ کَران تٔمِس ییٚلہِ تَتہِ یِوان چھِ کٲشِر لینٛگویج مٔنٛزے کانٛہہ تہِ چیٖنٛز ہیٚچھناونہٕ سُہ سُہ چھُ بَڈٕ اَصٕل سُہ سَمجھان کیٛازِ تٔمِس چھُنہٕ گژھان سُہ ٹرٛانسلیٹ کَرنَس منٛز یہِ ہسا یہِ اَگر تٔمِس کانٛہہ کَتھ اَنٛگریٖزیَس منٛز وَنو پَتہٕ چھُ تٔمِس سُہ ٹرٛانسلیٹ کَرٕنۍ آ تہٕ ییٚلہِ تٔمِس سۄ ٹرٛانسلیٹ کَران چھِ پَنٕنہِ مَدَر لنٛگویج منٛز تٔمِس چھُ گژھان نیچرٔلی اَکھ سۄ اَکھ سُہ کانفِڈنٕس اَکھ بروسہٕ یِوان پانَس پیٚٹھ زِ مےٚ چھُ تران یہِ سَمٕجھ یا بہٕ ہیٚکہٕ یہِ کانٛہہ تہِ یہِ ہسا یہِ ٹاپِک ایٚکسپریس کٔرِتھ پَنٕنہِ تہِ لینٛگویج منٛز تہٕ میٛانہِ حِسابہٕ چھُ مےٚ باسان کَشمیٖری لنٛگویج چھِ اَکھ أہم اِمپاٹَنٛٹہٕ پارٹ یہِ چھِ اَکھ اَہم اِمپاٹَنٛٹ لِنٛک کانٛہہ تہِ نالیج ٹرٛانَسفَر کَرنَس خٲطرٕ سٹوٗڈَنٛٹَن منٛز